کَشمیٖری لَنگویج اَگر أسۍ وٕچھو واریاہ چیٖز چھِ تِم چی یَتھ کَشمیٖری لَنٛگویجَس منٛز یِم پٕرشَن سۭتۍ چھِ رَلان اِوٕن کہِ سَنَسکرت سۭتۍ تہِ رلان أڑۍ أڑۍ چھِ ییٚتہِ لوکَل لنگویج چھِ فار اٮ۪کزامپُل شیٖنا لَنگویج چھِ اَتھ سۭتۍ تہِ چھِ رَلان تو یُس یہِ کشمیٖری لَنگویج چھِ یہِ چھِ واریاہَن جایَن مےٚ باسان یُس برٛونٛہہ اوس یہِ وَ کشمیٖری لَنگویج چھِ یہِ چھِ واریاہَن لَنگویجَن یُس یہِ اَکھ بوٚڈ مطلب یہِ چھِ رٔلِتھ مِلِتھ اَتھ ییٚمیُک نِچوڑ چھِ کشمیٖری لَنگویج تہٕ چھِ واریاہ اِنفٕلَنٕس اینٛڈ کَلچَر کُے ہُہ یہِ چھُ تھرٛوٗ اَوُٹ سُہ یہِ یُس ہسٹرٛی چھِ اَمِچ یہِ چھِ واریاہ لَنٛگویج رٔلِتھ بنیمٕژ یہِ پٔرشَن چھِ اَتھ منٛز سَنَسکِرٛت چھِ اِوٕن یہِ لوکَل لَنٛگویج چھِ آسان یُس پہاڑی لَنگویج چھِ اَتھ منٛز تہِ چھِ کانٛہہ وٲڈ یُس کشمیٖری لَنٛگویج یِتھَے کٔنۍ چھِ شِنا لَنٛگویج اَتھ منٛز چھِ کانٛہہ وٲڈ یُس کشمیٖری اَتھ چھِ ہِسٹرٛی یُس ییٚمِچ چھِ کشمیٖری لَنگویجِز تہٕ اَگر أسۍ وٕچھو یُس پٔرشَن چھِ برٛونٛٹھ یُس پٔرشَن چھِ پرناوان یہِ پٔرشِیَن تہٕ بیٚیہِ یُس کشمیٖری چھِ یِمَن چھِ پانہٕ ؤںۍ تھوڑا لِنٛکیج کیٛازِ یِم چھِ مےٚ باسان اِنٛٹَرلے لیکٕڈ یہِ اِنٹَررِلیٹِڈ اَمِچ وٲڈ تہٕ تھوڑا کُنہِ نَتہٕ کُنہِ جایہِ یہِ چھِ رَلان بیٚیہِ